ہیٚلو وَعلیکُم اَسَلام اَہَن حظ اَہَن حظ أسۍ چھِ روزان تَتی أسۍ حظ چھِ واریاہَن پوٗشَن ہٕنٛز ویٚرایٹی موٗجوٗد گُلِ آفتاب حظ چھِ ٹوٗلِپ چِھ تِم وۅزٕلۍ گۅلاب چھِ تِمَن چھِ واریاہ قٕسم حظ تِمن چھِ لیٚدٕرۍ نیٚران یِم سَفید کرٛہٕنۍ واریاہ قٕسم حظ تُہۍ کُس کُس حظ چھُ ضروٗرت نہَ حظ یِمن چھِ مُختلف ریٚٹ یِتھۍ یِم گۅلاب چھِ یِمن چھِ آسان الگ ریٚٹ یِم تِم چھِ تِمَن چھِ اَلگ ریٚٹ نہَ حظ کھاد چھِ پیٚوان سۅے ترٛاوٕنۍ یُس أسۍ ترٛاوان چھِ ڈاے یوٗریا یُس حظ یہِ گۅلاب چھُ یہِ چھُ روزان ییٚلہِ اکہِ لٹہِ رُوِوٗ یہِ چھُ فار اَیوَر خٲطرٕ روزان اتھ چھِ پَتہٕ نیٚران پانے یِم اِنسان یِم چھِ گُلِ آفتاب وُلہِ آفتاب یِم حظ چھِ ؤری پَتہٕ ؤری پیٚوان یِمن چھُ بیٛوٗل نیٚران سُہ حظ چھُ ہَرُد ییٚلہِ واتان چھُ سُہ حظ چھُ پیٚوان پَتہٕ سوٚمبراوُن تھاوُن أتھۍ وَنٛدس أتی سِٹوٗر کٔرِتھ کُنہِ جایہِ پگاہ حظ چھُ سُہ بیٚیہِ پیٚوان مار فروری یَس منٛز وَوُن پَتہٕ حظ چھِ تَتھ بیٚیہِ نیٚران تھَل پَتہٕ چھُ پیٚوان بیٚیہِ رُوٕنۍ آ پَتہٕ چھُکھ آسان نہَ حظ سُہ چھُو تۅہہِ پانَس سٍتۍ سُہ ہیٚکِو تُہۍ پانے وۅنۍ اگر تُہۍ گَملہٕ ہیٚتھ تہِ نِیِو تہٕ تَتھ گَژھِ سۅے ریٚٹ اگر تُہۍ گَملہٕ چھِو گَرے ایویلیبٕل تہٕ تُہۍ ہیٚکِوٕ یِتھٕ پٲٹھۍ تہِ نِتھ تِمن حظ چھِ مُختلف ریٚٹ گژھان ترٕٛہ رۅپیہِ تہِ ژتجی تہِ پنٛژاہ تہِ یُتھ یہِ آسہِ اتھ چھِ واریاہ قٕسم حظ ٹوٗلِپ حظ چھُ درٛۅگٕے پہم گژھان اَہَن حظ تِم تہِ حظ چھِ سٲرِی ایلوٗویرا تہِ حظ چھُ سُہ حظ چھُ ساڑن ترٛیَن ہََتن گژھان اکھ کُل اَہَن حظ سُہ تہِ حظ چھُ سورُے قٕسم حظ چھِ ییٚتہِ چھُ سورُے ایوٚیلیبٕل نہَ حظ أسۍ چھِ پرٛتھ دۅہے آسان گَری أتی نَرسٔری پیٚٹھٕے اَسہِ چھِ اتہِ واریاہ یِم مۅہنی وۅہنی تی اتہِ چھِ آسان اسہِ کیٛازِ کہِ اتہِ چھِ آسان اسہِ کٲم یِمَن چھُ آسان آب دِیُن کھاد ترٛاوٕنۍ یِمن چھِ آسان خاص خَیال تھاوُن تاپھ گژھِ نہٕ زیادٕ لَگُن پَتہٕ چھُ آب پیٚوان ترٛاوُن اَہَن حظ یِتھٕ پٲٹھۍ کوٗتاہ حظ چھُ نِیُن کیٚنٛہہ نہَ حظ چھُ پرواے تٔتی کٔرو کَتھ ڈِسکاوٗنٛٹ تہِ میلہِ بیٚیہِ یِیِو تُہۍ اکہِ لٹہِ یِیِو تُہۍ وُِچھِو تُہۍ پانہِ تہِ کُس کیٛاہ کھسہِ پَسنٛد ہیٚکِو تُہۍ نِتھ بیٚیہِ ییٚلہِ تۅہہِ اکہِ لٹہِ نِیِو پَتہٕ یِیِو تُہۍ بار بار اچھا حظ بِہِو